زنانہِ تہٕ مَردَس حظ چھِ آسان الگ الگ رول حظ فیملی منٛز یعنے کہِ فیملی منٛز حظ چھِ میکسِمَم زنان حظ چھِ تِم چھِ کَران گَرٕ کٲم حظ کَران یُس ہَسا یہِ مَرٕد چھِ آسان سُہ ہَسا چھِ نٮ۪برٕ کَران کٲم یِم ہَسا یہِ فارمَر چھِ آسان فارمِنٛگ کَران چھِ ہُم ہَسا یِم زٔمیٖندٲری حظ چھِ کَران مَرٕد یا آ یۄس زنان چھِ آسان سۄ ہَسا چھِ گَرے بَتہٕ وَتہٕ رَنان کُکِنٛگ کَران أسۍ ہَسا چھِنہٕ بیٚیہِ حظ چھِ مرٕد یُس آسہِ سُہ آسہِ آفِس کٲم کَران میکسِمَم چھِ آسان یہوے رول کہِ زنان چھِ میکسِمَم کَران گرے کٲم تہٕ مرد حظ چھِ کَران مرٕد حظ چھِ کَران گَرِ نٮ۪برٕ تہٕ زنانہٕ چھِ کَران گَرے